میٛانہِ خٲطرٕ ہَسا چھِ اَکھ میٛانہِ خٲطرٕ ہسا چھِ اَکھ رَننَس منٛز اَکھ لۄکُٹ مۄکُٹ اَکھ چیٖز سُہ ہسا گوٚو مےٚ ہسا چھِ تگان ٲلوٕ رَنٕنۍ اصٕل پٲٹھۍ بہٕ ہسا چھیٚس ٲلوٕ رَنان واریاہو طریٖقو اگر اکھ ٲلوٕ ہسا چھیٚس بہٕ رَنان بہٕ ہسا چھیٚس سُہ فرٛاے بناوان فرٛاے اِن دَ سینٕس بہٕ ہسا چھیٚس سُہ تَلان تَلنہٕ پتہٕ ہسا چھیٚس بہٕ بیٛاکھ قسٕم ٲلوٕ رَنان تِم ہسا چھیٚس بہٕ گۄڈٕنیٚتھ ترٛاوان آبَس منٛز تِم ہسا چھِ پَتہٕ سِونہٕ یِوان پتہٕ ہسا چھیٚس بہٕ تِمَن تھوڑا دانہِ وَل رَلاوان بہٕ ہسا چھیٚس تِمَن تھوڑا زیٛوٗر رَلاوان تَمہِ پَتہٕ ہسا چھیٚس بہٕ ٲں کٕنکہٕ آٹیٛک پیسٹ اکھ بناوان سُہ پیسٹ ہسا چھیٚس بہٕ مِکٕس کران تَمے پیسٹہٕ سۭتۍ ہسا چھیٚس بہٕ بناوان اَکھ تتھ پۄراٹہٕ اکھ بیٚیہِ ہَسا چھیٚس بہٕ بیٚکہِ ٲلوٕ سُہ ہَسا چھِ وَنان أسۍ کٲشِر پٲٹھۍ کرٛوٚنٛڈ بہٕ ہَسا چھیٚس تَتھ ٲں کرٛوٚنڈِس پٮ۪ٹھ سُہ لۄکُٹ لۄکُٹ ٲلوٕ بَناوان بہٕ ہسا چھیٚس تَتھ لۄکٕٹۍ لۅکٕٹۍ پیٖنٛتۍ کران تِموٕے تِمٔے پیٖنٛتۍ ہسا چھیٚس بہٕ فرٛاے کران تِمَن حظ تِمَن سۭتۍ ہسا چھِ أسۍ پَتہٕ گٕہِتھ ٹھوٗل ترٛاوان تَتھ سُہ ہسا چھُ واریاہ زیادٕ ٹیسٹی بنان تَمہِ سۭتۍ بیٚیہِ ہسا بیٚیہِ ہسا چھُ کۄکُر سُہ یَتھ ہَسا بہٕ بناوان چھیٚس واریاہ زیادٕ سِنۍ لایک اگر أسۍ ٲں أسۍ ہسا چھِ عموٗمًا رَنان یِتھ پٲٹھۍ ٲلوٕ تہٕ گَنٛڈٕ تہٕ اگر ہسا أسۍ ٲلوٕ تہٕ گَنٛڈٕ ٲلوَن سۭتۍ ترٛاوو الگ کۄکُر تہٕ گَنڈَن سۭتۍ ترٛاوو الگ کۄکُر سُہ تہِ ہسا چھُ اَکھ مَزٕدار چیٖز اَکھ بنان دوٚیِم ہسا چھِ أسۍ اتھ کۄکرَس ہیٚکان آبہٕ گوش تہِ بنٲیِتھ أسۍ ہسا چھِ اَتھ کۄکرَس بناوان مختلف ڈِش أسۍ ہسا چھِ بعض دَفعہ بناوان اَتھ کۄکرَس کۄکَر یَکھٕنۍ تہِ بعض دَفعہ اَتھ بَناوان اَتھ کۄکَر کۄکرَس گۄڈٕ ہَسا تُلان أڈجیٛو پٮ۪ٹھ سورُے یہِ ماز کۄکرَن ہُنٛد پَتہٕ ہَسا چھِ أسۍ بعض دَفعہ یہِ ماز دَگان أسۍ ہَسا چھِ اَتھ کۄکرَس تہِ رِستہٕ بَناوان واریاہَن ریٚسِپیَن منٛز ہسا چھِ أسۍ یہِ کۄکُر کران اِستعمال مےٚ سا چھُ گَژھان واریاہ زیادٕ ایٖزی اگر أسۍ وُچھو مےٚ ہسا چھُ گژھان واریاہ زیادٕ ایٖزی ٹماٹر رَنٕنۍ تِکیٛازِ اگر ہسا وُنٛکیٚس أسۍ وُچھو وُنٛکیٚس چھِ عموٗمًا کٲشِرۍ ٹماٹر کٲشِرۍ ٹماٹر رَنان حظ چھَنہٕ چھَنہٕ تیٖژاہ محنت تِم ترٛٲے تیٖلَس منٛز تِمَن ہسا چھُ تھوڑا یہِ لَگان تہٕ پَتہٕ ہسا چھِ تِم تیار گژھان تمے کِنۍ ہسا چھِ میٛانہِ حِسابہٕ ہسا چھِ ٹماٹر واریاہ ایٖزی یِم أسۍ ہیٚکان چھِ جَلدی رٔنِتھ تہٕ بیٛاکھ چیٖز ڈِفکَلٹہٕ ڈِفکَلٹہٕ ہَسا چھِ یَکھٕنۍ تِکیٛازِ یَکھٕنۍ ییٚلہِ أسۍ بَناوان چھِ تَتھ ہَسا چھُ سُہ گۄڈٕ سُہ دۄدھ پیٚوان اصٕل پٲٹھۍ کَڑُن دۄدھَس نَہ سا گَژھہِ نہٕ اَکھ موٚٹ کھنٛٛڈ تہِ روزٕنۍ اگر ہَسا دۄدھَس روزِ موٚٹ کھنٛٛڈ اَکھ سُہ نَہ سا چھُنہٕ پَتہٕ یہِ یوان کَرنہٕ کِہیٖنۍ نہٕ بیٚیہِ ہَسا گَژھہِ یَکھنہِ لَگُن واریاہ زیادٕ پاکھ أتی ہَسا چھِ سۄ یَکھٕنۍ بنان یِتھ پٲٹھۍ نَہ سا چھَنہٕ سۄ یَکھٕنۍ بنان کِہیٖۍ نہٕ میٛانہِ خٲطرٕ ہسا چھِ ڈِف واریاہ زیادٕ ڈِفکَلٹہٕ یَکھٕنۍ بناوٕنۍ